اگر أسۍ کتھ کرو شُپینس منٛز چھ کیٚنٛہہ آکِپیشنس یِم شُپینٕکۍ لُکھ فالو چھ کران تہٕ تَتہِ پٮ۪ٹھ چھ پنُن روزگار کماوان گۄڈنیُکے اکھ یُس چھُ تَتہِ چپھ فروٗٹ بِزنٕس مینلی اگر أسۍ کامنلی کتھ کرو عام طور پأٹھۍ کتھ کرو شُپینس منٛز یِم تہِ لُکھ چھنا شیٹھ ٹُہ سَتتھ پٔرسنٹ لُکھ چھ یِہَے ژوٗنٹٮ۪ن ہُنٛد بِزنٕس فالو کران تہٕ پنُن اکھ آکِپینشن یا پنُن کیریر تٔتھۍ منٛز سٮ۪ٹ اپ کران دوٚیِم چیٖز چھ شُپینس منٛز چھ واریاہ لُکھ ڈریؤری تہِ کران یتھ منٛز تِم بجہِ بجہِ ٹرٛکہٕ چھ اَنان تہٕ پتہٕ یُس ژوٗنٛٹھ شُپینُک نیران چھُ سُہ چھُ اَکہِ جایہِ پٮ۪ٹھ بیٚیہِ جایہِ ٹرانسفر کران یا اگر أسۍ بدل کانٛہہ چیٖز کأم کرو گورمنٹ سٮ۪کٹر چھ کیٚنٛہہ جابس پرووایِڈ کران یتھ منٛز اِنسان کأم کٔرِتھ اکھ اصل پنُن کیریر چھُ سٮ۪ٹ کران یا کیٚنٛہہ پراویٹ بِزنٔسس چھ اگر أسۍ کتھ کرو مینلی تَتہِ چھ آڑٕہامہِ بۄنہ کنہِ اکھ بٔڑ بارسُہ یہِ کولڈ سِٹور پیوٚمُت تَتھ منٛز چھ واریاہ شُپینٕکۍ لُکھ یِم پنُن روزگار چھ مطلب کمأیِتھ ہٮ۪کان